جناب بس مےٚ ترٚٲوِزیٚو برٛونٛٹھٕ کَنہِ مےٚ چھُ اوٚتتھُے تام پَنٕنۍ رایڈ مُکمل کرٕنۍ پَنُن سوٲرۍ چھَم اوٚتتھٕے تام مُکمل کرٕنۍ تہٕ بیٚیہِ چھُس بہٕ تۅہہِ یژھان زِ مےٚ ییٚلہِ اوٚتَتھ تام واتناوَو بیٚیہِ اَگر توٚتتام واتناوَو بس مےٚ ترٛٲوِزیٚو أتی تہٕ بیٚیہِ کرہو بہٕ تۅہہِ بہٕ دِمو تۅہہِ پَنُن پۅنٛسہِ اَتھسٕے کٮ۪تھ تہٕ بیٚیہِ اوس مےٚ ضروٗرت پانٛژٕ ہََتنِس اَدلہٕ بدلی یعنی کہِ پانٛژھ ہتنِس اوس مےٚ ہتٕنۍ ہتٕنۍ پانٛژھ ضروٗرت یا ہَتِنۍ پانٛژھ نے آسَن پنٛژاہ رۅپینی ٲسۍتَن یا دَہ ہیٚتِنۍ زٕ ٲسۍتَن بیٚیہِ ٲسِن ہتُن اَکھ تہٕ تِتہٕ چَلہِ تِتہٕ چھُ ٹھیٖک تہٕ مےٚ ؤنۍتَو مےٚ ؤنۍتَو یہِ یُس یہِ جاے چھےٚ یہِ چھِ یہِ چھا یہِ چھا سوٲرۍ کرنہٕ خٲطرِٕ بہتریٖن آسان آ بِلکُل یہِ چھِ یُس یہِ جاے چھِ یہِ چھِ بہتریٖن جاے سوٲرۍ کرنہٕ باپتھ ییٚتہِ چھِ واریاہ لوٗکھ دوٗرِ دوٗرِ پٮ۪ٹھ یِوان ییٚتٮ۪تھ سوٲرۍ کرنہٕ ییٚمیُک مَزٕ ہٮ۪نہِ یِمن چھُ واریاہ مَزٕ لَگان ہر کٲنٛسہِ لوٗکن چھُ چاہے تِم کُنہِ تہِ کَنٹری پٮ۪ٹھ آسان تِمن چھُ ہر کٲنٛسہِ لگان مَزٕ یہِ سوٲرۍ کرنس یَتھ جایہِ تِکیٛازِ یہِ چھِ جایی خوٗبصوٗرت یہِ کٔشیٖرٕ ہٕنٛز جاے یہِ چھِ واریاہ خوٗبصوٗرتی لبنہٕ یِوان ییٚمہِ کہِ وَجہ سٍتۍ تِمن مَزٕ چھُ یِوان یہِ سوٲرۍ کرنس سوٲرۍ کَرنس تہِ چھُ اَکھ الگ مَزٕ اور ییٚلہِ یتھ جایہِ پٮ۪ٹھ سوٲرۍ کرنہٕ تیٚلہِ چھُ زیادَے الگٕے مَزٕ لَگان تہٕ بیٚیہِ یُس یہِ یُس تۅہہِ بہٕ پۅنٛسہٕ دِمو سُہ آسوٕ تۅہہِ نَقدے دِمہٕ بہٕ تۅہہِ